ہے جناب ژےٚ چھے پے مےٚ انیاو اوترٕ فرج نہ ژےٚ چھیے پے سُہ کوٗتاہ رُت فرج چھُ وۄنۍ ونے شےٚ بہٕ تمیچ خصوصیت تتھ کیٛاہ کیٛاہ چھُ فرج اوٚن مےٚ ایل جی والٮ۪ن ہُنٛد ڈبٕل ڈور فرج شُپین گٔیاوس بہٕ بازر تَتی اوٚن مےٚ یہِ فرج مٔلک ایٚلیکٹرانکسس نش مزٲسب مُنٲسب ریٹس پٮ۪ٹھ دِیُت مےٚ تٔمۍ یہِ فرج یورٕ تہِ کوٚر مےٚ واریاہن جاین معلوم مگر یہِ ریٹھا بنے نہٕ کُنہِ زٕتوٚوُہ ساس رۄپیہِ دِیُت تٔمۍ فرج ییٚلہِ کہِ زن یورٕ اوس بنان اسہِ ژوٚوُہ ساس رۄپیہِ فرج فایو سٹار فرج دِتُن اصلِس ریٹس اتھ چھِ بیٛاکھ اکھ خصوٗصیت یہِ چھُنہٕ پاور تہِ زیادٕ نِوان پاور تہِ چھُ بچاوان بل زیادٕ ینہٕ نش تہِ چھ بچاوان یہِ چھُ بییٚہِ انوٲٹرس پٮ۪ٹھ تہِ چلان انوٲٹرس پٮ۪ٹھ تہِ چھُ یہِ چلان کم نِوان پاور فری یہِ ہسا ٹھنڈ تہِ کران جلدی ہر کُنہِ چیزس آیسکریم بنٲے تو شور چھُنہٕ کران قۄربان ماز تھوٚو مےٚ یتھ منٛز اوترٕ دہن دۄہن اوس لگ بگ قۄربان ماز رژھ پے نہٕ فرق تتھ تیُتھُے مزٕ اوس بییٚہِ دِژ تٔمۍ تتھ وارنٹی پانٛژن ؤرۍ ین پانٛژن ؤرۍ ین چھُنہٕ پرواے فرجس کینٛہہ گژھیٚو سُہ یی سنبھانہِ کہِنۍ پرواے چھُنہٕ یہِ چھُ بییٚہِ زبردست شبوُن تہٕ لوبوُن فرج کرمبیسہٕ کمپرسر چھُس زبردست خراب گژھنس چھِ کمپرسرس گارنٹی دژمٕژ تٔمۍ سروس چھس رٕژ خراب گژھہِ تہٕ کُیک چھِ تم یٮ۪وان وٲتتھ جلدی جلدی پٮ۪وان وٲتِتھ ایٚڈجسٹر چھُس اصل پانسے تام چھُ کوٗتاہ تیز کٔرو تُہۍ ٹھنڈٕ اتھ منٛز کیٛاہ کٔرو کیٛاہ نہٕ کٔرو

لایٹہِ ہُنٛد انتظام چھُ اتھ اصل اندرٕ فرج چھُ آسان ییٚلہٕ تراونے گاش تہِ چھُ آسان أمۍ تروومُت جگہہ چھُ اتھ واریاہ اصل انٛدرٕ دیٖکچہِ چھِ اتھ منٛز واتان بٔڑۍ بٔڑۍ یتھ کہِ زن نہٕ ہُمن فرجن منٛز وٲتتھ چھِ ہیٚکان کینٛہہ اتھ چھِ بییٚہِ تلہٕ ٹٲر لٲگتھ تمہِ سۭتۍ چھُ گژھان یہِ اُکُن یکُن پھرُن واریاہ زیادٕ سہل زنان موہنیوٗ تہِ ہیٚکہِ اتھ گرِ موج بیٚنہِ ہیٚکہِ اتھ آرام سان پھرتھ اُکن یِکُن بییٚہِ چھِ اتھ اکھ بانہٕ یمو دِیتمُت یتھ منٛز أسۍ پھل ول ہیٚکو آرام سان تھٲیتھ خراب گھژھہِ نہ کینٛہہ گژھہِ نہٕ تِمن لاکہِ ہُنٛد انتظام تہِ چھُ اتھ اصل کونزِ ہٲن تہِ اصل پٲٹھۍ سورٕے سسٹم چھُ اتھ اصل پٲٹھۍ آیسکریم ہیٚکو اتھ منٛز أسۍ بنٲیتھ واریاہ واریاہ چیٖز ہیٚکو أسۍ بنٲیتھ یہِ زن بڑٮ۪ن بڑٮ۪ن فرجن منٛز چھُ بنان تہِ ہیٚکو أسۍ یمن منٛز آرام سان بنٲیتھ